مےٚ حظ چھُ شاہویٖر اقبال ناو بہٕ چھُس کۄلگامۍ ڈسٹککِس أکِس لۄکٹِس گامَس منٛز روزان یَتھ زَن نوپورہ ناو چھُ مےٚ اوس لۄکٹہِ پٮ۪ٹھَے پَرنُک شوق پرنَس سۭتۍ سۭتۍ اوس مےٚ پونٛسہٕ زینہٕ نُک تہِ شوق مےٚ حظ چھُ مۄکلومُت ٹُویٚلتھ پاس کٔرِتھ بہٕ چھُس بروٚنٛہہ کُن پران تہِ بیٚیہِ چھُس بہٕ ڈریوری تہِ کران بایک رایڈنٛگ تہِ چھُس بہٕ کران یَتھ منٛز زَن بہٕ پونٛسہٕ چھُس زینان بیٚیہِ حظ چھُ مےٚ پَنٕنِس پانَس پٮ۪ٹھ بروسہٕ بہٕ کرٕ کیٚنٛہہ بہٕ بَنہٕ کیٚنٛہہ بوٚڑ گٔژھِتھ بہٕ نَژنہٕ آوارٕ کیٚنٛہہ بیٚیہِ ہسا چھٕ مےٚ پَنٕنِس پانَس پٮ۪ٹھ بروسہٕ یہِ کہِ بہٕ تھاو پَنٕنٮ۪ن گرکٮ۪ن ہُنٛد ناو زنٛدٕ پَنُن ناو تھاو بہٕ زنٛدٕ